اۭں یِتھ پٲٹھۍ تہِ گٔے چھُنہٕ مےٚ آز تامَتھ گٔمٕژ کُنہِ جایہِ البتہ یوٗنیورسٹی منٛز چھِ آسان اَسہِ کُنہِ دۄہ یِمے کَمپِٹِشَن وَمپِٹِشَن لایِک نیچر نیچرَل فوٹوگرافی چھِ آسان پَتہٕ چھِ أسۍ آسان یِمن کُلٮ۪ن وُلٮ۪ن یِمَے پہاڑَن وہاڑَن ہِنٛدۍ فوٹو شوٹو آسان بَس زیادٕ تَر چھِ مےٚ اِمَے وٕچھمٕتۍ